یِم کینٛہہ سٲنِس عَلاقَس مَنٛز کَلچرل پریٚکٹِس چھِ یا کَسٹَم چھِ یِم أسۍ اَپناوان چھِ پَننِس بَڈگٲمِس مَنٛز چھِ زٕ گورمینٛٹ روٗل ٹریفِک روٗلٕز اگر ریٚڈ لایٹ آسہِ تہٕ اَسہِ چھُ رُکُن اَسہِ چھِ تِم اَپناوٕنۍ پَننِس ڈِسٹرکَس مَنٛز ہَر کُنہِ جایہِ خاص کَر پَننِس ڈِسٹرکَس مَنٛز بیٚیہِ یِم کہِ سوشَل پریٚکٹِس چھَ کَلچَر کَسٹَم اَڈٔنٹی کمیٖٹی چھےٚ بیٚیہِ چھس سٲنِس بَڈگٲمِس مَنٛز چھُ یہِ زٕ أسۍ چھِ کَلچَر پَنُن اَپناوان یہِ أسۍ چھِ ترامہِ مَنٛز چھِ ژور کھیٚوان بَتہٕ گاوُن چھ لاگان زَنان حَضرات چھِ لاگان خانٛدرَس مَنٛز گاوُن چھ لاگان لٔڑ مٔہنی چھِ لاگان مٔہنی چھِ لاگان قمیٖض یَزار چھِ لاگان بیٚیہِ ییٚلہِ کانٛہہ یہِ چھُ آسان فیٚسٹِول چھِ آسان فیٚسٹِول کانٛہہ چھِ آسان أسۍ چھِ ٹاس تراوان چَکرَن گَژھان واریاہ اَصل پٲٹھۍ ٲسۍ تِم سیٚلِبریٹ حظ کَران بیٚیہِ کیاہ سَنا چھُ یِم کینٛہہ کَلچرل چھِ اَسہِ پَنٕنۍ ییٚتہِ یِم أسۍ زیادٕ چھِ کَران سُہ چھُ پھیٚرن چھِ أسۍ لاگان کانٛگٕر چھِ تَپان بیٚیہِ یِم واریاہ چیٖز چھِ أسۍ اَپناوان یَتھ پَننِس ڈِسٹرک بَڈگٲمِس مَنٛز کومینٹِی چھِ واریاہ اَصل اَیڈیٚنٹی چھےٚ واریاہ ترامہِ مَنٛز چھِ ژور نَفَر بَتہٕ کھیٚوان اتھ مَنٛز چھِ اَکی اَکوے پَلیٹ روزان ژورَن نَفرَن واریاہ سِنۍ چھِ أسۍ کَران پَننِس یَتھ کَلچرَلَس مَنٛز وازوان یَتھ وَنان چھِ کٲشِر پٲٹھۍ اِکوٹے مَہرِنۍ چھےٚ لاگان یِم گاوُن چھےٚ لاگان أسۍ بیٚیہِ یَتھ مَنٛز خانٛدرَن پیٹھ چھِ أسۍ لاگان واریاہ اَصل قمیٖض یَزار چھِ لاگان گاوُن چھِ لاگان سیٚلبریٹ چھِ کران نوروز چھُ آسان عیٖد چھِ آسان بکرا عیٖد چھِ آسان واریاہ واریاہ اصل پٲٹھۍ چھِ أسۍ سیٚلِبریٹ حظ کَران پَنٕنۍ یِم فیٚسٹول